کۄلگٲمۍ ڈِسٹرکَس منٛز چھِ وارِیاہ فَصل نیران یِتھ منٛز اَسہِ وا واریاہ مَدَتھ چھِ میلان اَسہِ چھِ ییٚتہِ وارِیاہ پۅنٛسہٕ زینان تَمہِ سٍتۍ یِتھ منٛز یِوان چھُ گۄڈنیُکُے یہِ تِلہِ گۄگُل دوٚیِم چھُ یِوان رایِس توٚمُل ووٚمُل چھِنہٕ نیران کۅلہٕ گٲمِس منٛز سارِوٕے کھۄتہٕ زیادٕ باقِیو ڈِسٹرکو کھۄتہٕ بیٚیہِ چھِ نیران بیٚیہِ چھِ رازما چھِ نِیران بیٚیہِ چھِ نیران فرٛوٗٹٔس چھِ نِیران سارِوٕے کھۄتہٕ زیادٕ ییٚتہِ تَتھ چھِ وَنان ژوٗنٹھۍ ژوٗنٛٹھۍ چِھ نیران کۅلہٕ گٲمِس کۅلہٕ گام ڈِسٹرکَس منٛز وارِیاہ سٲری کھۄتہٕ زَبَردَس سیٖزٕن چھُ یُس فَصلن ہُنٛد چھُ سُہ چھُ ہَرُد آسان ہَردٕ چھُ سورُے کیٚنٛہہ نیران تَمہِ تِمَن دۄہَن چھِ نیران تِلہِ گۄگُل تہِ چھِنہٕ تِلہِ گۅگُل تہِ چھِ نیران یہِ توٚمُل تہِ چھِ نیران بیٚیہِ چھِ ژوٗنٛٹھۍ تہِ نیران ساروٕے کھۄتہٕ بہترین سیٖزَن چھُ ہَرُد